ہیلو اَلسلام علیکُم تہٕ تُہۍ چھُو نا یِم سَنا أسۍ چھِ تُہُنٛدۍ سکوٗل پٮ۪ٹھ تُہۍ ؤنۍتو مےٚ گوٚبُر تۄہہِ کیٛازِ چھُو نہٕ سکوٗل یِوان آز کَل کِہیٖنۍ تہِ آز ووتُو تۄہہِ اَکھ ہفتہٕ برابر اٮ۪پسٮ۪نٛٹ کیٚنٛہہ دٔلیٖل خیریَت چھا تۄہہِ کیٛاہ دٔلیٖل چھو تُہۍ مےٚ گٔژھ ییٚمہِ دۄہ تۄہہِ سکوٗل یِیِو تَمہِ دۄہ گژھِ مےٚ تُہُنٛد سورُے ڈاکِمٮ۪نٛٹ آسٕنۍ تۄہہِ کیٛاہ دٔلیٖل چھو ٲسۍمٕژ کیٛازِکہِ تۄہہِ چھو پٔتۍمِس رٮ۪تَس منٛز تہِ واریاہ چھُٹی کَرِمژ اچھا ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے البتہ ییٚمہِ سکوٗل یِیِو گۄڈٕ مِلزیو مےٚ آفِسَس منٛز اَدَر وَایز ٹیٖچَر تہِ مےٚ وَنان کہِ یہِ بَچی چھِ زیادٕ اٮ۪پسٮ۪نٛٹ آسان اسی لیے پیوٚو اَسہِ وۄنۍ آز کال کَرُن تۄہہِ آد سا چلو بِہِو السلام علیکُم چلو چلو بِہِو